لۄکٹِس بچس صاف تھاونہٕ خأطرٕ چھ أسۍ واریاہن چیٖزن ہُنٛد خیال تھاوان تاکہ سون بچہٕ روزِ تندرُست بیٚیہِ روزِ بٮ۪ماریو نِش دوٗر ساروٕے کھۄتہٕ بوٚڑ چھُ پنٔنۍ اَتھہٕ صاف کرٕنۍ ڈٮ۪ٹال صابنہِ سۭتۍ یا سینیٹایزر سۭتۍ تَمہِ پتہٕ چھ أسۍ بچہٕ کھۄنہِ تُلان تہٕ بیٚیہِ چِھس گِنٛدان دوٚیِم چھُ بچس نَس أچھ تہٕ بیٚیہِ ٲس کُنہِ صاف دَجہِ سۭتۍ صاف کرٕنۍ یا ٹِشوٗ پیپرٕ سۭتۍ صاف کران کمرس منٛز چھ أسۍ فٔرنیٖچر فرٕش تہٕ بیڈ باقأعدٕگی سان صاف کران تاکہ جراثیٖم تہٕ بیٚیہِ لژھ یۄس چھ سُہ روزِ بچس نِش دوٗر اگر اَسہِ گرس منٛز کانٛہہ بٮ۪مار آسہِ سُہ تہِ چھُن أسۍ بچس نِش دوٗر تھاوان سِگریٹ وألۍ تہِ چھ أسۍ پننِس بچس نِش دوٗر تھاوان پنٕنٮ۪ن بچن چھ أسۍ باقأعدٕگی سان چٮ۪ک اپ تہٕ بیٚیہِ وٮ۪کسِنیشن کران بچوومُت دۄد یا کھٮ۪ن چیٚن چھنہٕ أسۍ بچس دُبارٕ دِوان أسۍ چھ ہمیشہٕ تٔمِس تازٕ کھٮ۪ن چیٚن دِوان دۄدٕ بوتل تہٕ بیٚیہِ باقے بچہٕ سٔنٛدِ خأطرٕ اِستمال کرن وألۍ بانہٕ چھ أسۍ گرم آبس منٛز ترٛاوان تہٕ بیٚیہِ پتہٕ صاف کران أدٕرۍ پَلو تہٕ بیٚیہِ بیڈ شیٖٹ تہٕ ڈایپر چھ أسۍ سۭتۍ سۭتۍ بدلاوان بیٚیہِ چھ أسۍ زیٛادٕ تر ماجہِ ہُنٛد دۄد بچس دِوان بیٚیہِ چھنہٕ أسۍ بچس نیٚبر بیٖڑِ منٛز زیٛادٕ سوزنہٕ دِوان کیٚنٛہہ تِکیٛازِ یہِ اور چھ بٮ۪مارِ پھہلن لۄکٹِس بچس